اَسَلام علیکُم وَرحمتُہ اللہِ وَبَرَکاتُہوٗ یَِتھٕ پٲٹھۍ چھِ آمُت حظ کۅسچَن حظ تۄہہِ کَمہِ آیہِ چھُو پَنُن مِینٹین کَران گارڈَن ہاوسَس منٛز أسۍ حظ چھِ زِ مِینٹین کَران اَمہِ آیہِ مٮ۪نٹین اَگر حظ اَسہِ گۄڈٕ چھِ أسۍ درٛمُن لاگان تَمہِ پَتہٕ چھِ أسۍ گارڈَن اَکھ بَناوان اَصٕل چھِ نہٕ حظ بَناوان گارڈَن اَکھ اَصٕل تَمہِ پَتہٕ چھِ کٲم گژھان أسۍ چھِ اَنان اگر زیٹھان چھِنا گاسہٕ أسۍ چھِ کَران کٲم أسۍ چھِ تُلان مِشیٖن نَتہٕ تُلان درٛوت ووت أسۍ چھِ تُلان تہٕ پَتہٕ ژھٕنان لوٗنِتھ کُنہِ جایہِ چھُ یِوان سُہ نوٚو گاسہٕ تَتھ حظ چھِ أسۍ کٲم کَران گۄڈنٮ۪تھ چھِ أسۍ ژھُنان سُے ژٔٹِتھ حظ تِکیٛازِ پارک روزِ درمیانَس منٛز اگر نہٕ حظ وۄنۍ تَمہِ سۭتۍ تہِ چلٮ۪و پَتہٕ چھِ أسۍ کَران سُہ اَکھ مِشیٖن یوٗز ہینٛڈ گرُٛپَر أسۍ حظ چھِ پَتہٕ تَمے سۭتۍ سُہ پَکناوان برٛونٛٹھ برٛونٛٹھ سُہ چھِ پانَے ژٹان ژٹان یُس زیوٗٹھ زیوٗٹھ گاسہٕ آسہِ تَمہِ آیی تَمہِ آے چھُنہٕ عذاب تہِ گژھان کِہیٖنٛۍ وۅنۍ چھِ درٛاتہِ سۭتۍ عذابٕے گژھان تہٕ مگر نِباوان أسۍ چھِ واریاہہو طٔریٖقو بیٚیہِ گوٚژھ آسُن تہِ گَرَس منٛز گارڈن گارڈٕن چھِ واریاہ اِمپاٹَنٛٹ گَرِ گارڈٕن یہِ چھِ شُرۍ چھِ وُرۍ چھِ گِنٛدان أکیٛاہ مان ژٕ لَگہِ وَگہِ نہٕ کِہیٖنٛۍ نَتہٕ گِنٛدان یِمَن کَنہِ پھٔلٮ۪ن پٮ۪ٹھ اَتہِ چھِ لَگان حظ اَمہِ آیہِ لَگہِ شُرٮ۪ن تہِ کِہیٖنٛۍ اَمہِ آیہِ آرام اگر وۄنۍ شُرِس دَب تہِ لگہِ لگٮ۪س نہٕ کِہیٖنٛۍ گاسَس پٮ۪ٹھ پیٚیہِ زن پےٚ سیٚود پھمبس پٮ۪ٹھ بیٚیہِ چھُس بہٕ بیٚیہِ چھِ اَمہِ آیہِ اٮ۪نوارَمٮ۪نٛٹ سون تہِ روزان صاف آ بیٚیہِ گرٛ گرٛیٖن چھِ روزان ساریٚے طرفہٕ تہٕ اَصٕل چھِ یہِ یہِ چھِ سانہِ ماحول خٲطرٕ اَصٕل یہِ گارڈَن بیٚیہِ حظ آسان شُرۍ وُرۍ اَمہِ آیہِ آسان اورٕ یور کَران گَرا آسان یَپٲرۍ میٚژِ ویٚژِ سۭتۍ گِنٛدان اَمہِ کھۄتہٕ اگر گارڈنَسٕے منٛزٕے دِمہوکھ بیٹ تہٕ بال أتی چھِ گِنٛدان یِم آرام سان بیٚیہِ حظ چھِ کٲم کَران أسۍ کُنہِ ساتہٕ ییٚتہِ حظ چھِ تاپھ واپھ کَران ؤلٹہٕ پَہن پَتہٕ چھِ أسۍ أتھی گارڈنَس منٛز تُلان یہِ یا کُلۍ وُلۍ چھِ آسان أتھی گارڈنَس منٛز لٲگِتھ یا أسۍ لاگان چھِ پَتہٕ چھِ تِم بٔڈۍ بٔڈۍ گَژھان پَتہٕ چھِ شُہُل پٮ۪وان پَتہٕ چھِ أسۍ تِموٕے سۭتۍ تِمنٕے سۭتۍ حظ کَران شُہُل شیٚہجار چھِ پٮ۪وان اِنسان چھُ پَتہٕ تٔتی ہیٚکان نینٛدٕر تہِ دوہس ہیٚکو بِہِتھ تہِ تٔتی نَتہٕ نَتہٕ اِنسان اگر نہٕ گارڈَن آسہِ یہِ چھِ گارڈَن چھِ اَکھ واریاہ فٲیِدٕ مَنٛد حظ تِکیٛازِ حظ اِنسان چھِ مان ژٕ منٛزٕ چھِ گژھان اِنسان کانٛہہ پوٚژھا وۅژھا حظ چھِ یِوان سُہ چھُ وَنان مےٚ گوٚو گَرم گَرَم نٮ۪برٕ حظ چھِ آسان کُلۍ وُلۍ یہِ سُہ حظ ہیٚکہِ یِمنٕے پٮ۪ٹھ بی یِمنٕے تَل حظ بِہِتھ حظ شیٚہجار حظ واتٮ۪س تہٕ أتی ٹھنٛڈی ؤنڈی حظ میلٮ۪ٮس أتی بیٚیہِ حظ گَریُک بٲژ تہِ کُنہِ ساتہٕ مان ژٕ نٮ۪برٕ أنٛدرٕ چھِنہٕ یِوان نینٛدرٕے کُنہِ ساتہٕ کوٚر حظ نٮ۪بَر کُنہِ پٮ۪ٹھ تہٕ شۅنٛگ حظ دۅہلہِ مہٕ حظ چھِنہٕ یِوان کُنہِ ساتہٕ نیٚنٛدرٕے تاپَس منٛز کوٚر حظ نٮ۪بَر شیٚہجار پیٚیہِ حظ تہٕ أتی لَگٮ۪س مَزٕ ہیٛوٗ بیٚیہِ چھِ أسۍ گارڈنَس کَران کٲم حظ اَتھ اَتھ چھِ أسۍ کَران کٲم اَتھ چھِ ہَسا أسۍ واریاہ آب دِوان واریاہ اَخراجات اَتھ چھِ واریاہ واریاہ واریاہ واریاہ دِوان گۄڈنیُک سَوال گۄڈٕ چھِ أسۍ اَتھ آب دِوان کَران حظ چھِ یہِ اَسہِ اَصٕل پٲٹھۍ اَتھ چھِ درٛمُن تہِ یِوان ہاے ہاے ہاے ہاے بیٚیہِ حظ تُلان اگر نہٕ حظ درٛمُن وۄنۍ آوٕے آبہٕ سۭتۍ تہِ تیٚلہِ حظ کَران کٲم تیٚلہِ حظ لَگاوان کَم کھادِ بوٗکھ کھنٛڈ حظ أتی حظ کھَسان یہِ جلدی جلدی ہیوٚر کُن حظ بیٚیہِ حظ گوٚژھ گارڈَن آسُن گَرِ اَمہِ سۭتۍ حظ چھِ واریاہ فٲیِدٕ منٛد سانہِ یہِ گارڈَن حظ چھِ واریاہ اَکھ فٲیِدٕ مَنٛد سانہِ اِنسان خٲطرٕ حظ تِکیٛازِ اگر حظ کُنہِ ساتہٕ آسہِ اگر بوٚڈ گارڈَن آسہِ نہَ حظ کٲنٛسہِ بٲیِس وٲیِس چھِ آسان خانٛدَر وانٛدَر تُل تہٕ لَگوو دِیِو أتی ٹٮ۪نٛٹ وٮ۪نٛٹ دٲرِتھ تہٕ نہَ آسہِ نَتہٕ أڑۍ چھِ کَران کٲم اَڑٮ۪ن چھِیی نہَ آسان گارڈَن تِم حظ چھِ کَران کٲم تِم حظ چھِ آسان میٚژ پٮ۪ٹھٕ چھِ آسان تِمَن چھِنہٕ آسان پُلین کِہیٖنٛۍ تِمَن چھُ آسان ہیٚرِ بۄن آنٛگُن ہیٚرِ بۄن پَتہٕ چھِ یِم یِم چھِنہٕ حظ بیٚہوان وۄنۍ سال کھیٚنہِ یِم حظ یِوان چھِ ہمساے وَمساے تِمَن حظ چھِ کٲم گژھان تِمَن حظ چھِ ہیوٚر بۄن گژھان نہَ حظ چھِ ترٛٲمۍ تہِ سیوٚد روزان پَتہٕ کِہیٖنٛۍ بیٚیہِ حظ چھِ ہمساے تہِ وَنان وُچھ کٮُ۪تھ کیٛاہ چھُو کَران تَوے گوٚژھ سُہ سانہِ سون گارڈن چھُ واریاہ اِمپاٹَنٛٹ حظ اگر حظ وۄنۍ گارڈَن آسہِ نہٕ حظ اِنسان حظ آسہِ اَصٕل پٲٹھۍ مٮ۪قدارَس منٛز بِہِتھ زَن حظ ٲسۍ سیوٚد جَنتَس منٛز بِہِتھ باقٕے شُکریہ